اہن حظ آ بِلکُل ہٮ۪کہٕ ووٚن أسۍ ؤنِتھ ناو پانٛژن اِنٹرنیشنل سِٹیٖزن ہُنٛد گۄڈٕنیُک گٔے ٹوکیو بیاکھ گٔے ایمسٹرڈیم آ بینکاک چھ یِوان بیٖجنگ چھ یِوان روم چھ یِوان اَتھ منٛز